ہیلو اَلسلام علیکُم کیٛاہ حظ ٹھیٖکھٕے چھِوا گرِ چھا ییٚحسانٕے بَچہٕ وَچہٕ چھا ٹھیٖکھٕے اے مِستٔرۍ چھِوا تُہۍ شکیٖل احمد ڈار مِستٔرۍ آ ہے مےٚ چھِ گٲڑۍ نہ اَکھ چھِ یہِ تیٖل کھٮ۪وان زیادٕ پَہم ہیلو اَ اَکھ چھِ کھٮ۪وان یہِ تیٖل زیادٕ پَہم آ بیٚیہِ چھِ اَتھ روزان یہِ اَیَر تہِ مٔنٛزۍ مٔنٛزۍ یَتھ یہِ کَم پَہم نہ یَتھ چھِ سۭتی گژھان ہے ٹٲرَن اَیَر کَم یہِ وَن تہٕ مےٚ یہِ کیٛاہ پرٛابلِم ہیٚکہِ ٲسِتھ یہِ چھُ ماڈَل یہِ چھُ دَہ ماڈَل سٮ۪نٹرٛو سٮ۪نٹرٛو آ نہ گیس کِٹ اَوا آ یہِ کہِ نہ مےٚ دوٚپ یہِ مےٚ دوٚپ تویتہِ کیٛاہ ہیٚکہِ ٲسِتھ یہِ چھِ مان ژٕ یہِ تیٖل زیادَے کھٮ۪وان یہِ کیٛاہ ہیٚکہِ ٲسِتھ اَچھا نہ حظ مُبلیل کیٛاہ سا بوٚرُس یہِ ہَسا یہِ کَمٕے کالَے گوٚو تَنہٕ تہِ چھُم نہٕ زَبٲنۍ یاد کیٚنٛہہ کوتاہ پٔچ تہٕ مَگر اَکھ چیٖز چھُ یہِ ہَسا یہِ لگ بگ گوٚو کَمٕے ٹایم آ اچھا اَگر اَگر وونۍ اوٚوَر ہالٕے کَڑہون اوٚوَر ہالٕے کَڑہون یہِ ہَسا یہِ سٲرۍسی کرناوَو أسۍ ٹھیٖک یہِ ہَسا یہِ مان ژٕ گٲڑی کَڑہون اوٚوَر ہال نہ اَتھ کوتاہ چھِو ہٮ۪وان تُہۍ اَتھ کوتاہ ہٮ۪وان تُہۍ اوٚور ہال کَرنَس آ یہِ ہَسا یہِ پٮ۪ٹرول کھٮ۪وان زیادٕ پَہم خبر یہِ آسہِ یہِ نہ نہ مُبلیل چھَنہٕ کھٮ۪وان کینہہ آ اچھا اچھا ہے تیٚلے گژھِ زیادٕ اَ اَسہِ گژھِ نہ کَنسیشَن وَنسیشَن کیٚنہہ آ آ آ

اَوا ہیلو مےٚ دِ تہٕ بَدلٕے تیٚلہِ ہُہ وٮ۪گَن آرٕے دِ تہٕ مےٚ اَمہِ بدل بَدلٕے تہٕ اَصٕل پَہم دیٛاناو تہٕ بہٕ یُتھ بہٕ یہِ اَگر پٮ۪ٹھٕ چھِ بیٚیہِ کیٚنہہ دیُن زٕ ساس تُرٛوُہَسٕے کَر کینٛہہ زٕ ساس تُرٛوُہَسٕے کَرو کینٛہہ نہ آ مَگر گژھِ آسٕنۍ گٲ گٲڑۍ اَصٕل پَہم ہیلو یہِ تِم آسَن تَمہِ دۄہ تہِ تَتھ منٛز تہِ ووت نہ واریاہَن دھوکہٕ تَتھ منٛز تہِ ووت نہ واریاہن دھوکہٕ اَڑیو نِیہِ مَگر تِمَن درٛاو پَتہٕ ٹایم کَم اَوا تہٕ تیٚلہِ کر یِمہٕ بہٕ تیٚلہِ یِمہٕ بہٕ پَگاہ اِنشاء اللہ اِنشاء اللہ چلو چلو بیٚیہِ چھِوا ٹھیٖک چلو چلو بہٕ کرٕ تَمہِ ساتہٕ فون بہٕ کرٕ تَمہِ ساتہٕ فون آچھا اَچھا تُلِو شُکرِیہ شُکرِیہ شُکریہ تُل سا تُل تُل سا بیٚہہ رۄبَس حَوالہٕ اَلسلام علیکُم